نہٕ مےٚ چھنہٕ یم گیمہٕ گٔندٕمٕژ نہ چھُ مےٚ تیوٗتاہ شوق گیمہٕ گٔندٕنُک اوُٹ سایڈ گیم اگر ونو کرکٹ یا باقٕے تم چھُس بہٕ گٔندان تہٕ مےٚ چھِ تم واریاہ پسند